پانٛژھ ڈیٹ یِم حظ اِمپاٹَنٛٹ چھِ یِم حظ یاد چھِ مےٚ گۄڈنیُک ڈیٹ حظ پَنٛداہ اَگستہٕ کُنوُہ شَتھ تہٕ سَتتٲجی اَمہِ دۄہ حظ تہِ سون مُلُک آزاد گوٚمُت پنٛداہ اَگست کُنوُہ شَتھ تہٕ ستتٲجی یہِ ہسا چھُ واریاہ اِمپاٹنٹ ڈیٹ سانہِ خٲطرٕ یُس حظ مےٚ یاد چھُ اَمہِ پتہٕ حظ چھُ بیاکھ اکھ ڈیٹ یہِ حظ چھُ شَتوُہ جنؤری کُنوُہ شَتھ تہٕ پنٛژاہ اَمہِ دۄہ حظ چھُ سون کانسٹِچوٗشَن وجوٗدس آمُت یہِ تہِ حظ چھُ اکھ اِمپاٹنٹ ڈیٹ یُس حظ مےٚ یاد چھُ اَمہِ اَمہِ پتہٕ حظ چھُ مےٚ یاد پنُن ڈیٹ آف بٔرٕتھ ستھ مٔے کُنوُہ شَتھ تہٕ ارنمتھ حظ چھُس بہٕ زومُت یہِ اکھ ڈیٹ چھِ حظ چھِ واریاہ امپاٹنٹ میٛانہِ خٲطرٕ امہِ پتہٕ حظ بیٛاکھ ڈیٹ ژور جَنؤری زٕ ساس تہٕ دَہ اَمہِ دۄہ حظ درٛاو سون میٹرِکُک رِزَلٹ یِتہِ حظ چھُ مےٚ یہِ ڈیٹ یاد ذہنَس منٛز چھُ مےٚ یہِ ڈیٹ اَمہِ پَتہٕ حظ چھُ بیٛاکھ ڈیٹ پانٛژھ اَگستہٕ زٕ ساس تہٕ اَرداہ اَمہِ دۄہ حظ کٔر مےٚ کَمپٕلیٖٹ پَنٕنۍ بی ایس سی ڈِگری حظ یَس گریجویشَن کٔر مےٚ کَمپٕلیٖٹ یہِ ڈیٹ حظ تہِ چھُ مےٚ یاد اَمہِ پَتہٕ حظ چھُ بیٛاکھ اکھ ڈیٹ یہِ حظ چھُ زٕ فرؤری زٕ ساس تہٕ وُہ ییٚلہِ حظ مےٚ یونیورسٹی منٛز ایڈمِشن کوٚر سٮ۪نٹرٛل یونیورسٹی منٛز حظ کوٚر مےٚ ایڈمِشن زٕ فرؤری زٕ ساس وُہ یہِ ڈیٹ حظ تہِ چھُ مےٚ یاد واریاہ اِمپاٹنٹ ڈیٹ اوس یہِ میٛانہِ خٲطرٕ یِم حظ ٲسۍ یِم پانٛژھ ڈیٹ یِم بہٕ زانان اوسُس